ییٚلہِ مےٚ گۄڈٕنیُک چیٖز اوٚن سُہ اوٚن مےٚ فراک سوٗٹ یُس واریاہ زیادٕ خراب پیوٚو یَتھ کَلَر تہِ ژوٚل نیٖرِتھ بیٚیہِ گوٚو واریاہ زیادٕ ژَمیو تہِ اَکے اَکُے چھَلُن درٛاو تَتھ کَلَر تہِ درٛاوُس یُس پٮ۪ٹھٕ وٮ۪ڈِنٛگ ٲس تَتھ تہِ ؤتھۍ گٔیَس ببلِنٛگ ؤتِھس پھیٚدۍ یُس ساروی کھۄتہٕ خراب فراک سوٗٹ درٛاو مگر کَپُر کیٛاہ اوس گۄڈٕ باسان سُہ اوس واریاہ زیادٕ اَصٕل کَپُر باسان مگر یُتھٕے مےٚ چھوٚل سُہ اوس واریاہ زیادٕ گَنٛدٕ